سانہِ سٹیٹہِ مَنٛز چھِ دۄہ کھۄتہٕ دۄہ یوان زیادٕ درٛۄجَر لبنہٕ ساروٕے ہنٛدی کھۄتہٕ بوٚڑ درٛۄجَر یم زَن سانہِ سٹیٹہِ مَنٛز چھُ لبنہٕ یوان سۄ حظ چھِ ٲں گیسہٕ مٔٹ سۄ ٲس اسہِ ٲس گیسہٕ مٔٹ میلان ٲں پانژھ ہتھ رۄپیہ سۄ چھِ اسہِ از میلان ساس رۄپیہ ساسَس رۄپیَس پَتہٕ چھُ دوٚیِم درٛۄجر یُس زن حظ اسہِ تِل ٹیٖن چھُ یہِ اوس اسہِ میلان ٲں پَنٛدہان شیٚتَن یہِ چھُ اسہِ میلان دۄن ساسَن بیٚیہِ حظ چھُ یہِ اسہِ اوس دۄدھٕ کلوٗ میلان وُہَن رۄپیَن سُہ چھُ میلان پَنٛژَہَن رۄپیَن توٚملہٕ کۄینٹَل اوس اسہِ میلان دۄن ساسَن سُہ چھُ اسہِ میلان ترٛیٚن ساسَن آز ٲں گورمیٚنٛٹ تہِ چھَنہٕ اُکُن زیٛادٕ توجہ دوان کیٚنٛہہ تِمن پَزِ ٲں اتھ کُن زیادٕ کھۄتہ زیاد توجہ دیٛن